السلام علیکم ورحمتہ اللہ وبرکاتہ ہاں اَسہِ چھُ یُس ایل پی جی گیس کنیٛکشن چھُ آ اَسہِ چھُ سُہ دٔستیاب اَمہِ سۭتۍ چھِ واریاہ آسٲیِش تہِ گژھان یہِ چھُ گنٛٹن ہِنٛز کٲم مِنٹن منٛز مۄکلاوان برۄنٛٹھ برۄنٛٹھ کَالہٕ ٲسۍ ییٚتہِ لٔکرِ سۭتۍ ٲسۍ کران کٲم امیِچ یہِ زِیُن ٲسۍ اَمہِ سۭتۍ ٲسۍ سندراوان اَمہِ سۭتۍ ٲسۍ سیُن کران تَیار تہٕ اَمہِ سۭتۍ ٲسۍ واریاہ پرابلِم گژھان گۄڈٕنِکُے چیٖز اَمہِ سۭتۍ اوس ماحول خراب گژھان تہٕ دوٚیم چیٖز یہِ اوس واریاہ ٹایم دِوان تہٕ تریِم چیٖز امہِ سٕیو یہِ اوس سٲرسی کرٛہُن رنٛگ ژَھٕنان کٔرِتھ بانن تہِ اَنان مٕکریر ہَر کُنہِ ییٚنہٕ پٮ۪ٹھ یہِ گیس آو اَمہِ سۭتۍ گٔیے واریاہ آسٲیِش تہٕ لۄکُٹ شُرۍ تام چھُ ہٮ۪کان سیُن رٔنِتھ اَمہِ سۭتۍ گٔیے اَسہِ واریاہ آسٲیِش گنٛٹن ہِنٛز کٲم چھِ مِنٹن منٛز گژھان یہِ چھُ اَصٕل چیٖز یہِ ایل پی جی گیس برۄنٛٹھ کالہِ ٲسۍ دانَس پٮ۪ٹھ سٔنٛدراوان ییٚمہِ سۭتۍ صبٮحن تہٕ صبحن پٮ۪ٹھ شام ٲسۍ گژھان تہٕ یُس یہِ ایل پی جی گیس چھُ اَتھ چھِ واریاہَو زٕٹسہٕ دوٚیو سایڈٕ تہِ ہٮ۪کان رٔنِتھ تریو سایڈٕ تہِ ہٮ۪کان رٔنِتھ تہٕ امے سۭتۍ چھِ جلدی گژھان